بہٕ چھُس اکھ سٹوٗڈنٛٹ وٕنٛکیٚس وٕنٛکیٚس چھُس بہٕ پَڑٲے کران تہٕ لِونٛگ یُس چھ سُہ چھِ وٕنٛکیٚس بالکُل گرِکٮ۪ن پٮ۪ٹھ تہٕ بیٚیہِ چھُس بہٕ کوٗشش تہِ وٕنٛکیٚس کران مےٚ گژھِ کُنہِ جایہِ کیٚنٛہہ جاب یا باقٕے کٲم ملٕنۍ تہِ تَمہِ کِنۍ چھُس بہٕ وٕنٛکیٚس کوٗشش کران